ٹیکنالجی سۭتۍ حظ ووٚت اَسہِ واریاہ زیادٕ فٲیدٕ یہِ اوس حظ اکہِ حِسابہٕ سانہِ موجوٗب ہیٚلٔپ فُل مَگر بیٚکہِ حِسابہٕ چھُ یہِ سانہِ خٲطرٕ نۅقصان تہِ واتان تہِ تِکیازِ کہِ یَتھ حظ گوٚو کووِڈ پَتہٕ ٲسۍ نہٕ بَچہٕ ہٮ۪کان سکوٗل گٔژھتھ کِہیٖنٛۍ پَتہٕ أسۍ تِم آن لایِن کٔلاسٕز دِوان تَنہٕ حظ گٔیہِ بَچن فون چلاونَس حٲل سٲنۍ لۄکٕٹۍ لۄکٕٹۍ بَچہٕ چھِ کاٹوٗن وُچھان تِم حظ چھِ گیٚم گِنٛدان ییٚتہِ حظ آیہِ یم کَمے ٹایم حظ گٔیہِ پب جی گیٚم حظ آیہِ یہِ حظ ٲس فُل پوٗرٕ آل اوَر اِنٛڈیاہَس منٛز ٲسۍ یہِ مشہوٗر یہِ گیٚم مطلب گۄڈٕنِچی کَتھ ییٚمِس بَچٲرِس نہٕ گُزارٕ اوس آسان جن کے پاس پیٚسے نہیں ہوتے تھے ییٚمِس نہٕ پیٚمٮ۪نٛٹ ٲسۍ آسان تٔمِس بِچٲرِس اوس پٮ۪وان کیٚنٛہہ تہِ کَرُن أمِس بَچس اوس پٮ۪وان دیُن یہِ بَچہٕ اوس نہَ مانان کِہیٖنٛۍ تہِ یہِ بَچہٕ اوس نہٕ مانان کِہیٖنی تہِ أمِس بَچہٕ سٕنٛدِ موجوٗب ٲسۍ پٮ۪وان أمِس مٲلِس ماجہِ پانَس سختی کَرٕنۍ مَگر أمِس بَچس دیُن یِم ٲسۍ پب جی ترٛاوان پۄنٛسہٕ یِم ٲسۍ پب جی ترٛاوان پۄنٛسہٕ زِ اَمہِ سۭتۍ یِمن أچھن وٲژ تکلیٖف ووٚتُکھ ہَن اَمہِ سۭتۍ گٔیہِ واریاہ زیادٕ بَچن ہٕنٛز أچھ تہِ خراب ٹیکنالوجی چھِ سانہِ خٲطرٕ فٲیدٕ تہِ مَگر بَچو تُل اَتھ ناجٲیِز فٲیدٕ زِ یہِ چُھ نۅقصان تہِ واتناوان